وَعلیُکم اسَلام بہٕ حظ ٲسٕس پیشَنٛٹ اَکھ مےٚ چھِ معادَس پیَن پہَم بہٕ کیٛاہ حظ کَرٕ بہٕ مےٚ آہَن حظ زیادٕ مےٚ کھیٚے دَوا پھوٚل ییٚتھٕے گَرِ اَتہِ گٔے نہٕ فَرٕق کِہیٖنٛۍ اچھا اَدٕ حظ اَدٕ کیٛاہ اَدٕ کیٛاہ بَس بِہو